میٖشو پٮ۪ٹھ کَریو مےٚ اَکھ چیٖز آرڈَر تہٕ تٔمۍ منٛز سُہ سُہ اوس مےٚ تھو یُس فراک سوٗٹ چھِ فراک یَزار چھُ اَنان اِنسان سُے کریٛاو مےٚ تَمہِ پٮ۪ٹھ آرڈَر تہٕ سُہ باسیو مےٚ واریاہ زیادٕ اصٕل تِکیٛازِ یُس تَتھ سُہ کَپُر اوس سُہ اوس واریاہ زیادٕ اصٕل کاٹَن اوس سُہ واریاہ اصٕل اَکھ کاٹَن اوس سُہ بیٚیہِ یۄس تَتھ ٹیب تہِ ٲس ترٛٲیِتھ سۄ تہِ ٲسۍ ترٛٲیِتھ واریاہ اصٕل پٲٹھۍ ٲس تَتھ ترٛٲیِتھ تَتھ اوس واریاہ اصٕل نقشہٕ یُس مےٚ آرڈَر اوس کوٚرمُت برابر اوس مےٚ سُے آمُت تہٕ مےٚ ٲس نہٕ اُمید کہِ مےٚ یی سُہ تِکیٛازِ تہِ واریاہَن چھےٚ اَتھ منٛز گژھان پرٛابلِم تہِ تِمَن چھِنہٕ سُہ واتان کہِ یُس تِم آرڈَر چھِ کران یا تِمَن چھِ تِم ژھیٚنۍمٕتۍ واتان پھٕٹۍمٕتۍ واتان تہٕ مےٚ اوس سُہ واریاہ زیادٕ اصٕل بیٚیہِ اوس تَتھ پے پیک اوس تَتھ پٮ۪ٹھٕ اوسُکھ ووٚلمُت کَوَر اوس ہَس ووٚلمُت ژٕ سۭتۍ ٲس مےٚ تَتھ واریاہ زیادٕ اصٕل تَتھ ٲسِکھ لِفاف اَکھ زٕ ؤلۍمٕتۍ ڈَبہٕ اوس ہَس تھوٚمُت تہِ تِم ٲسۍ تَتھ واریاہ اصٕل پٲٹھۍ تہٕ بیٚیہِ اوس تَتھ اَصٕل فِلا فراک تہِ اوس سُہ یَزار تہِ اوس تہٕ ڈُپٹہٕ تہِ اوس تَتھ سۭتۍ تِم ٲسۍ تِم چھِ واریاہ زیادٕ اَصٕل کاٹنٕکۍ تہِ چھِ ٹیب چھَکھ اصٕل ترٛٲیِتھ ڈِزایِن تہِ چھُکھ اصٕل بنٲیِتھ یُتھ بہٕ ڈِزایِن یژھان ٲسٕس سُے ڈِزایِن چھُ تِمو تَتھ تھوٚمُت تہٕ وۄنۍ چھَس بہٕ یژھان اگر باقٕے تہِ یَژھَن آرڈَر کَرٕنۍ تَمہِ پٮ۪ٹھ ہٮ۪کَن کٔرِتھ تہٕ بیٚیہِ آسہٕ بہٕ تَمہِ پٮ۪ٹھٕ کران بہٕ باقٕے چیٖز تہِ آرڈَر تہٕ تَمہِ پَتہٕ تہِ کٔرۍ مےٚ تَمہِ پَتہٕ واریاہ آرڈَر تہٕ تِم تہِ آیہِ مےٚ اصٕل تہٕ بیٚیہِ کَرٕ بہٕ یہِ وَ آینٛدٕ تَمی پٮ۪ٹھ آسہٕ بہٕ کران آرڈَر یِم چیٖز ویٖز کیٛازِ تَمہِ پٮ۪ٹھٕکۍ تِم چیٖز گۄڈٕنیُکُے سُہ ہیوٗ سُہ پرٛوڈکٹ یُس اوس سُہ گۄڈنیُک چیٖز اوس سُہ درٛاو مےٚ گۄڈٕنٮ۪تھ تَتھ اصٕل مےٚ ٲس نہٕ اُمید کہِ سُہ نیرِ مےٚ تیُتھ مگر سُہ درٛاو واریاہ زیادٕ اَصٕل تہٕ اصٕل واتنووہَم دَروازَس نِش پیوٚو مےٚ سُہ رَٹُن تَمہِ سۭتۍ یہِ چھِ واریاہ ٹایِم بَچان اگر اِنسان تِتھ کَنۍ اَنہِ آرڈَر کَرِ گَرٕ نِش چھُ واتان پانہٕ ٲسۍتَن خبر کَتہِ روٚٹ آرڈَر تہٕ کٕہۭنۍ ٹٮ۪نشَن چھَنہٕ روزان ہُتھ کَنۍ چھِ پٮ۪وان بازَر گَژھُن ٹایِم ژھانٛڈُن یا دوٗر آسِوٕ بسان بازَر آسہِ بدل کُنہِ جایہِ گٲڑۍ پٮ۪وان ژھانٛڈٕنۍ کِرایہِ پٮ۪وان لاگٕنۍ تہٕ یِتھ کَنۍ چھِ واریاہ زیادٕ سَستہٕ تہِ میلان کُنہِ وِزِ چھِ یِمَن آفَر تہِ آسان یِم چھِ پَتہٕ کَم پٔرسَنٛٹَن منٛز تہِ دِوان سُہ تہٕ تٔمی موٗجوٗب تہٕ اَمہِ پٮ۪ٹھ چھُ مےٚ واریاہ زیادٕ فٲیِدٕ باسان اگر أسۍ أمۍ پٮ۪ٹھ کَرو کیٚنہہ آرڈَر تہٕ بیٚیہِ بیٚیہِ کوٚر تہِ مےٚ سُہ سوٗٹ آرڈَر فراک یَزار آرڈَر تہٕ مےٚ باسیو سُہ واریاہ زیادٕ اصٕل تہٕ صُبح تَتھ اوس تیوٗتاہ اصٕل نہ تَتھ اوس سُے کَلَر تہِ آمُت نقشِش تہِ اوسُس آمُت اصٕل کَلَر تہِ اوسُس آمُت اصٕل تہٕ بہٕ چھَس یژھان اگر بیٚیہِ تہِ ییٚژھِ کانٛہہ آرڈَر کَرُن سُہ ہٮ۪کہِ تَمہِ پٮ۪ٹھ آرڈَر کٔرِتھ تِکیٛازِ تَمِکۍ تِم چیٖز چھِ تِم چھِ واریاہ زیادٕ اصٕل آسان تہٕ بیٚیہِ تٔمۍ پٮ۪ٹھ تٔمۍ پَتہٕ چیٖز کٔر آرڈَر تِم تہِ چھِ اصٕل تہٕ باقٕے اگر یژھان آسہِ کانٛہہ تٔمۍ پٮ۪ٹھ آرڈَر کَرُن تِم تہِ ہٮ۪کَن کٔرِتھ بیٚیہِ آسہٕ بہٕ تٔمۍ پٮ۪ٹھ تہِ باقٕے چیٖز آرڈَر کران